اَلسلام علیکُم اَگر أسۍ وٕچھو آٹ کیازِ چھُ ضروٗری سانہِ لایفہِ ہِندِ خٲطرٕ تہٕ یہِ کِتھ پٲٹھۍ چھُ پٮ۪لٔپ فُل سانہِ سوسیٹی ہِندِ خٲطرٕ آٹ یُس چھُ یہِ چھُ دِوان اَسہِ میٖنِگ سانہِ زِندگی ہنز یہِ چھُ اَسہِ مَدد کران دُنیاہ سَمجنَس منٛز یہِ چھُ اکھ ایسینشَل پاٹ ضروٗری حِصہٕ سانہِ کَلچَرُک یہِ چھُ اَسہِ ایلو کران مطلب گہرٲیی مطلب گہرٲیی سان چھِ اسہِ یہِ سَمجاوان اِموشنن ہُند سٲنۍ اِموشَنٔز چھِ یہِ بَیان کران مطلب یہِ چھُ پیش کران یہِ آٹ سٲنۍ گہرٲیی سونچنٔچ یا اِموشنن ہنز خَیالاتَن ہنز یہِ چھُ اِنکریٖز کران سون سیلٔف ایویرنیس یُس چھُ یہِ چھُ ایلو کران اَسہِ بیاکھ فٲیدٕ چھُ اَتھ یہِ چھُ ایلو کران مطلب یہِ چھُ أکِس انسان سٕنز اکھ نٔے ذہنی خیالات پٲدٕ کران تہٕ تٔمۍ سُند اٮ۪کٔسپِرینٔس چھُ یہِ بَنان واریاہ بہتر پَنٕنہِ خٲطرٕ تہِ پَنٕنہِ سوسایٹی ہِندِ خٲطرٕ تہِ وۄنۍ اَگر أسۍ وٕچھو یہِ کیازِ چھُ سانہِ سَماج خٲطرٕ بہتر یُس یہِ آٹ چھُ یہِ چھُ پروایڈ کران اکھ موقہٕ لُکَن جَمع گژھنُک یِکہٕ وَٹہٕ روزنُک تہٕ زِندگی ہِندِس صفرَس منٛز یِکہٕ وٹہٕ چَلنُک یہِ چھُ اَسہِ ہاوان اکھ کومِنٹی چھِ مطلب واریاہ بہتر کٔمٔنِٹی چھےٚ بَنان ییٚلہِ لُکھ چھِ کُنہِ آٹَس منٛز جمع گژھان تہٕ یُس آٹ چھُ یہِ چھُ اکھ یُس یاد چھےٚ آسان لوٗکَن ہنز سوسایٹی ہنز یہِ چھِ سُہ اٮ۪کٔسپریسِو بَناوان یہِ چھُ سُہ ہاوان مطلب پینٹنگ ٲسۍ تَن سٔکلَپچر ٲسۍ تَن میوٗزِک ٲسۍ تَن لِٹریچر ٲسۍ تَن یا بدل کانہہ فارَم ٲسۍ تَن آٹٕچ تہٕ یہِ چھُ سُہ لوٗکَن مطلب سُہ خۄش بَناوان ییٚلہِ لوٗکَن بٔتھۍ کَنۍ چھُ پیش یوان کرنہٕ یہِ چھُ یِوان یِکہٕ وَٹَے جمع کرنہٕ پَتہٕ چھُ یِوان بَناونہٕ پَتہٕ چھُ یِوان ہاونہٕ تہٕ لُکھ چھِ واریاہ زیادٕ خۄش گژھان پَنٕنۍ یہِ چھِ تِم سُہ موٗمینٹ اینجوے کران یِم آٹِسٹ چھِ تِم چھِ زِندگی بَچاوان تہٕ یُس یہِ آٹ چھُ نہ کِس چھُ یہِ فٲیدٕ أکِس اِنسان سٔندِ خٲطرٕ بٔلکہِ چھُ یہِ سارے سَماج خٲطرٕ تِکیازِ یُس یہِ آٹ چھُ یہِ چھُ کَم کران سون یہِ سِٹریس انزایٹی چھِ یہِ رِڈیوٗس کران تہٕ یہِ چھُ اَسہِ مَدد کران مطلب پوزِٹِو خَیالات بَناونَس منٛز